اَسلامُ علیکُم آ وعلیکُم سلام ٹھیٖک چھِو حظ اَہن حظ بِسما چھُو حظ آ نِوٕز رِپوٹر آ ییٚتہِ حظ گٔے یِمَن ہمسایَن دۄن پانہٕ ؤنۍ خطرناک لَڑٲے اَتہِ حظ چھِ یِم مار پیٖٹ کَران پانہٕ ؤنۍ یِمَن حظ چھِ یِمَن حظ چھِ زٔمیٖن لَڑٲے پانہٕ ؤنۍ کیٛاہ تھانٛۍ اِتِر پِترِن اَہَن حظ یِمَن چھِ دۄہَے گژھان لَڑٲے اِتھَے کٔن أسۍ چھِ تَنٛگ آمٕتۍ أہنٛدِ لڑایہِ سۭتۍ اَہن حظ یِم یِم یِم گٔیے سَرپَنٛجَس نِش وۅں گوٚو تٔمۍ تہٕ سَمجایے یِم پَنٕنۍ کِنۍ وۅں گوٚو یِم چھِنہٕ توتہِ پَتھ ہَٹان کِہیٖنۍ آ مےٚ حظ چھِ باسان بٔڑِس بٲسٕے سُہ چھِ رَٹان زیادٕ حِصہٕ ہیٚمسٕے نِش تَوَے چھِ یِمَن پانہٕ ؤنۍ گژھان لَڑٲے کیٛاہ تانۍ اِتھ کَن حظ گٔیے أسۍ تہٕ یِمَن وَنے اَسہِ پَننہِ جایہِ کَرے اَسہِ یِمَن مَشوَر دَپے یہِ دۄہَے دۄہَے ٲسۍ یِوٕ کَران کِہیٖنۍ وٕ گوٚو اَسہِ چھُنہٕ وٕ مطلب رِپوٹ یِمَن کَرنہٕ وَرٲے چھِنہٕ اَسہِ وۅنۍ کانٛہہ سُلوٗشَنٕے یِم چھِنہٕ سُون چھِنہٕ یِم بوزان بِلکُل کِہیٖنۍ چھُن حظ اَدٕ کیٛاہ پوٗرٕ حظ پوٗرٕ ماحول چھِ امہِ سۭتۍ ڈِسٹٲرٕب گژھان بہٕ حظ چھَس یَژھان یِمَن ای وَنُن کہِ اَسہِ تہِ چھِ شُرۍ لَکٕٹۍ لَکٕٹۍ شُرۍ چھِ سٲنِس گَرَس منٛز تہٕ اِتھ کَن دۄہَے دۄہَے محلَس منٛز لَڑٲے آسٕنۍ اَسہِ چھِ غلط تربِیَت مِلان شُرٮ۪ن چھُنہ حظ اَدٕ کیٚنٛہہ ٹھیٖک

اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ شُکریہ